مےٚ کوٚر مطلب کہِ کیریر پَنُن واتناونس خٲطرٕ کٔر مےٚ واریاہ زیادٕ محنت کرٕنۍ دۄہ رات پیٚو مےٚ اکُے کرُن کہِ مےٚ گَژھہِ کیریر اصٕل گژھُن مےٚ گٔژھ کانٛہہ اصٕل مطلب جاب میلن تہٕ ویسے بہٕ چھس پران مےٚ کٔر پی جی چھُ مےٚ کوٚرمُت چھس بہٕ کران گوٚو مےٚ کَمپٕلیٹ لاسٹ پٔتمہِ یِیرٕ تہِ پَتہِ چھنہٕ مگر ییٚتہِ سَہل سَہل چھنہٕ جاب میلان کہیٖنۍ نہٕ وۄنۍ أسس بہٕ پَتہِ پران جے کے ایٚس ایٚس بی تہٕ مےٚ دوٚپ مےٚ گَژھہِ کُنہِ منٛز گَژھہِ سِلیٚکشن تہٕ فینانٕس ایٚسسٹنٹ خٲطرٕ پرے مےٚ مطلب مےٚ کوٚر ٹیوشن تہٕ گٔیس بہٕ تہٕ مگر گٔے نہٕ ایٚکزام تہِ دیُت تہٕ مگر گٔے نہٕ سِلیٚکشن مےٚ پیٚو اتھ واریاہ زیادٕ پرُن تہٕ مگر گٔے نہٕ سِلیٚکشن کہینۍ نہٕ تہٕ وۄنۍ چھس بہٕ وۄنۍ کٔر مےٚ پریویٹ سکول چھس بہٕ وۄنۍ گَژھان تہٕ مےٚ چھِ باسان تَتہِ چھُ مےٚ مطلب بہٕ چھس اصٕل تَتہِ مُطمعن چھس بہٕ اصٕل پٲٹھۍ چھُ مِلان مےٚ آ پے تہِ چھِ مےٚ مِلان اصٕل پٲٹھۍ بہٕ چھُ دۄہ مطلب دۄہ کھۄتہٕ دۄہ یی پَتہٕ گۄڈٕ چھُ اِنسانس پیٚوان ٹیچرس نِش ہیٚچھُن مطلب مےٚ کیاہ سورٕے چھِ ہیٚچھان مطلب پَننس اُستادس نِش پَتہِ ییٚلہِ اِنسان پانہٕ چھُ اُستاد بَنان پَتہِ چھُ پیٚوان بیٚیہِ زیادٕ واریاہ زیادٕ چیٖز لَبٕنۍ تہِ مےٚ باسیٚو مطلب ییٚلہِ ایز اےٚ استاد مطلب ییٚلَہَ مےٚ کأم لٲج کرٕنۍ تہِ مےٚ باسیٚو مطلب کہِ مےٚ لوگ نٔیی پٲٹھۍ دُنیا پرزناوُن مطلب بیٚیہِ چھُ اِنسان نٔے نٔے چیٖز ہیٚچھان یِتھ کٔنۍ نوٚو نوٚو مطلب ایٚکٕسپیرینس چھُ میلان یِتھ کٔنۍ تہٕ مےٚ چھُ باسان مےٚ چھُ میانہِ کیریر خٲطرٕ چھُ یہُے مطلب بہٕ چھس یژھان کرٕنۍ وۄنۍ ایز اےٚ اُستاد چھس بہٕ یژھان کٲم کرٕنۍ تہٕ بیٚیہِ چھِ مےٚ اتھ منٛز واریاہ زیادٕ مُطمعین اتھ منٛز بیٚیہِ چھس بہٕ نٔے نٔے چیٖز ہیٚچھان تہٕ امہِ سۭتۍ چھُ ببٚیہِ ماینڑ تہٕ بیٚیہِ چھُ دٮ۪ماغ تہِ روزان اصٕل فریٚش چھُ روزان دٮ۪ماغ ہوکُن یوکُن چھُنہٕ ٹیٚنشن روزان کہیٖنۍ بیٚیہِ چھِ اتھ دۄہ کھۄتہٕ دۄہ میلان نٔو نٔو نالیج چھِ میلان امہِ سۭتۍ بَچن سۭتۍ چھِ روزان الگٕے خوشی چھِ میلان تَمہِ سۭتۍ ماٹویشن چھِ میلان تہٕ بیٚیہِ چھِ نٔے نٔے چیٖز ہیٚچھان تہٕ بیٚیہِ چھِ پَننہِ مرضی سۭتۍ کران یہِ یژھو تہِ کرو تہٕ مےٚ مےٚ باسان مےٚ چھُ بہٕ ٲسس کران کران واریاہ مےٚ گژھہِ کیریر اصٕل بَنُن مگر یُس مےٚ وۄنۍ اُستاد یہِ مطلب کہِ پروفیٚشنل کوٚر اپنوو مےٚ باسیٚو مےٚ چھُ پَنُن مےٚ چھُ اصٕل کیریر تہٕ بہٕ چھس یَژھان وۄنۍ مطلب کہ یِہے جاب کرٕنۍ مطلب ٹیچر ایز اےٚ ٹیچر چھس بہٕ یژھان جاب کرٕنۍ یہِ چھُ واریاہ زیادٕ اکھ اصٕل جاب چھ میانہِ زِنٛدگی خاطرٕ یِہے